اسلام علیکُم وعلیکُم اَسلام اہَن حظ شُکُر اہن حظ اہن حظ اَصٕل پٲٹھٮ۪نٕے مےٚ حظ چھُ یہِ اٮ۪باٹ کَمپٔنی ہُنٛد دوا سُفِکزِ مَے آفلاکسِن اگر تُہۍ یہِ اَتہِ تھٲیِو یہِ کۭتِس اگر تُہۍ یہِ چھُ واریاہ اَصٕل دوا یہِ نِنو تُہۍ نِش سٲری پَتہٕ یِم تُہۍ ؤنۍ تو مےٚ یہِ اگر تُہۍ یہِ بہٕ چھِسے رٮ۪کمنٛڈ کَران اگر تُہۍ یہِ تھٲیِو نا دُکانَس پٮ۪ٹھَنَے یہِ چَلہِ واریاہ اَصٕلَن یہِ چھُ ڈاکٹر تہِ کَران رِکمنٛڈ یہِ دَوا

اَتھ حظ چھُ اٮ۪م آر پی چھُ یہِ گژھان ٹوٗ فِفٹی سِکس پٔر سِٹرِپ سِٹرِپ چھِ پٮ۪وان اگر زَن تُہۍ ہُتھ پٲٹھۍ نِیِو نا یہِ تۄہہِ حظ پیٚیو تیلہِ اَکھ ہَتھ تہٕ شیٖتھ اَہن حظ آ وَلہٕ کَرو کَم کیٚنٛہہ چھُنہٕ پرواے بیٚیہِ چھُ مےٚ بیٛاکھ کَمپ یہِ نَہ سِٹلوکن سِفلا سِلو چھُ مےٚ لِوسِٹریٖزٕن چھُ اہن حظ آ آسان حظ چھُ ایویلیبل حظ چھُ آسان آ تِم تہِ چھِ آسان تِم چھِ آسان تِم چھِ آسان اَسہِ اگر تُہۍ ؤنِو بہٕ ہٮ۪کہ تیٚلہِ أنِتھ کیٚنٛہہ چھُنہٕ پرواے تہٕ بہٕ ہٮ۪کہٕ تیٚلہٕ سٮ۪مپٕل تُہۍ ہٲوِتھ اَدٕ ٹھیٖک چھُ ٹھیٖک چھُ اَدٕ حظ کیٚنٛہہ نَہ حظ چھُنہٕ پرواے أسۍ کرو سُہ تۄہہِ سۭتۍ تُہۍ ؤتو مےٚ تی ہیٚکہِ وٕ رٔٹِتھ یہِ سِپلوک اگر تُہۍ کٔرِون بہٕ دِمو تۄہہِ واریاہ وارِیاہ کم ریٹ دِمو تۄہہِ بہٕ اگر تہۍ یہِ تھٲیِو نَہ یہِ چَلو تُہۍ وارِیاہ اصٕل بیٚیہِ چھُ ڈاکٹر تہِ کَران وٕنکٮ۪ن یِہوے تھٲیِو سَہ تُہۍ تُہۍ پکیو اصٕل یہِ وارِیاہ اصٕل پکیو تُہۍ یہِ فرماس پٮ۪ٹھنَے اَہن حظ کَرہوس کم کیٚنٛہہ نہ حظ چھُنہٕ پرواے اگر وَنۍ زیادٕ زیادٕ تہٕ اکھ ہتھ تہٕ شیٹھ تہٕ بس تَمہِ کَم ہٮ۪کہِ نہٕ گٔژھِتھ کیٚنٛہہ کیٛازِ بہٕ ہاو تُہۍ گۄڈٕ یِم سٮ۪مپٕل ہاہو تُہۍ مگر تُہۍ ہیکِو نہٕ تیٖت کٕنِتھ کِہیٖنۍ تِم ہیٚکِو نہٕ تُہۍ کٕنِتھ کِہیٖنۍ نہٕ تہٕ اگر بہٕ ہاہو سُہ ٹھیٖک تُہۍ کٔرِو تُہۍ پانَس چوٗز پٔرسٕنَل یوٗز آ بِلکُل بِلکُل اہن حظ آ اہَن حظ آ تِم تے چھِ وَقتَسٕے یِوان اورٕ کَمپٔنی پٮ۪ٹھ اَسہِ دۄن ہتن صاف سُہ ڈِجٹل ہیو اَتھ حظ چھُ اٮ۪م آر پی ترٛے ہَتھ پنٛژاہ

ادٕ حظ بہٕ کوٚت مےٚ کوٚت چھِ یِم اَنٕنۍ سٮ۪مپٕلن تۄہہِ کاتہِ چھُ یہِ فارمسٹِک اَدٕ ٹھیٖک گوٚو اَپٲری کٔشیٖرِ منٛزٕے أتی سرینگرَس صفا قٔدٕل مےٚ چھُ بوٗزمُت صفا قٔدلس نِش چھُ بیٚہوان بیٚیہِ اَدٕ حظ ٹھیٖک چھُ اچھا ٹھیٖک ٹھیٖک بہٕ کَرو تٔمِس تہِ یِم یِم پرٛوڈکٹ سٮ۪نٛڈ تُہۍ ییٚمِکٮ۪ن کمپٔنی ہِنٛدۍ سِپلا تہِ تہٕ اٮ۪باٹ تہِ چھُ مےٚ باقٕے تہِ چھِ مےٚ اِپِکا تہِ چھُ مےٚ ٹھیٖک چھا چلو چلو ٹھیٖک ٹھیٖک چھُ بِہِو بِہِو خۄدایَس حوال